ہیٚلو وعلیکُم اسلام ٹھیٖک چھُو حظ الحمدُاللہ تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ کٔرِو حظ حُکُم اَچھا اَچھا بِلکُل کیٛازِ نہٕ تۄہہِ یِم بوٗٹ آسن ضروٗرت کُس چھُ بوٗٹ چھُو تۄہہِ ضروٗرت کٕم اَچھا اَچھا نایکی بوٗٹھ اَکھ زٕ چھِ ضروٗرت آ نایکی بَنہِ بِلکُل سپورٹٕس بوٗٹھ بَنن نایکی بَنن کولَمبوٗ بَنہِ یا کیٛاہ چھِ اَتھ وَنان پوموہُک تہِ بَنہِ ٹھیٖک چھا بوٗٹَن وُچھو أسۍ کیٛاہ تۄہہِ کوٗتاہ آسوٕ نِیُن کیٛاہ تۄہہِ کیٛاہ کیٛاہ چھُو نِیُن لگ بگ کٔژ پیٖس آسِنو تۄہہِ نِنۍ تہٕ کیٛاہ کیٛاہ چھُو نِیُن تَمے حِساب ہٮ۪کو أسۍ وُچھِتھ کوتاہ ڈِسکاوُنٛٹ یا کیٛاہ اَچھا سپورٹٕس چھُ نِیُن اکھ بوٚٹھ ٹھیٖک حظ بیٚیہِ بِلکُل آ فٔسٹ کاپی اِیرُکا نَیہِ ٹھیٖک فٔسٹہٕ کاپی گژھِ تھوڑا درٛۅگٕے پَہن تِکیٛازِ تۄہہِ چھُو پَتہٕے تۄہہِ آسٮ۪و پَتہٕ یِم چھِ یِوان یُس زَن فٔسٹ کا مطلب یہِ چھُ آرجِنَل آسان چھُنا تہٕ تَمہِ موٗجوٗب یہِ گژھِ تھوڑا درٛۅگٕے پَہَن تہٕ پَتہٕ یہِ اَسہِ گُنجایِش آسہِ تہٕ أسۍ وُچھو أسۍ تہِ کوٗتاہ ہیٚکو تۄہہِ ڈِسکاوُنٛٹ دِتھ سُہ دِمہو أسۍ تِکیٛازِ تُہۍ چھُو اَسہِ پَنٕنۍ رگیٛوٗلَر کَسٹٕمَر تَمہِ موٗجوٗب چھُنہٕ سُہ فِکِر کانٛہہ تہِ اِنشاء اللہ دِمہو تۄہہِ أسۍ ریٹ ٹھیٖک تہٕ بیٚیہِ چھُو تۄہہِ کیٚنٛہہ نِیُن اَچھا فادرَس کیُتھ چھُ بوٗٹھ اَکھ نِیُن ٹھیٖک سُہ تہِ بَنہِ اَز چھُو بہٕ وَنہو تۄہہِ یُس جان اَصٕل ڈِسکاوُنٛٹ چھُنا اَسہِ سُہ چھُ اَز اَسہِ یِمَن سکوٗل شوٗز یِم چھِنا سکوٗل بوٗٹھ آسان بَچَن وغیرہ تِمَن پٮ۪ٹھ چھِ اَز اَصٕل ڈِسکاوُنٛٹ تِکیٛازِ اَز چھُ تھوڑا اَسہِ آف سیٖزَن یہِ مۄکلٮ۪و سکوٗل سیٖزَن اَز چھِنہٕ یِوان زیادٕ ہُتھٕ پٲٹھۍ گژھان کیٚنٛہہ تَمہِ موٗجوٗب چھُ اَتھ اَصٕل ڈِسکاوُنٛٹ تِکیٛازِ تُہۍ چھُو اَسہِ پنٕنۍ رگیٛوٗلَر کَسٹٕمَر اگر تُہۍ اَز یٔژھِو نِیُن تُہۍ ہیٚکِو نِتھ پَتہٕ چھُ سونٛتہٕ کالَس منٛز لگان یِمے تَمہِ دۄہ بَنی اگر وُنکٮ۪ن اگر تۄہہِ بوٗٹ بَنوٕ ترٛےٚ ہَتھ رۄپیہِ سُہ بَنہِ تَمہِ دۄہ ساڑٕ ژور پانٛژھ ہَتھ رۄپیہِ ٹھیٖک چھا اگر تُہۍ یژھِو تِم دِیِو تُہۍ نظر کیٚنٛہہ چھُنہٕ تُہۍ کٔرِو یِیِو یور کیٚنٛہہ چھُنہٕ تُہۍ ییٖزیٚو تہٕ اِنشاء اللہ دِمہو تۄہہِ اَصٕل ڈِسکاوُنٛٹ وۅنۍ گوٚو یُس یہِ چھُ یَتھ منٛز ووٚنوٕ تۄہہِ اِیَر فٔسٹ کاپی اَتھ چھُ تھوڑا پرٛایِز زیادَے پَہَن یہِ چھُ گژھان سِٹارٹٕے لگ بگ تیٚتٕرٛہ ژۅیتٕرٛہ شَتھ رۄپیہِ پٮ۪ٹھ ٹھیٖک چھا پَتہٕ وُچھِو تُہۍ کُس کُسوٗ آ سکوٗل بوٗٹَن چھِ اَز آف حظ سکوٗل بوٗٹَن چھُ اَز سیٖزَن تھوڑا آف تَمہِ موٗجوٗب چھِ یِوان آفر یِم پیٚنو تۄہہِ اَصٕل جِنٛوَن ریٹَس پٮ۪ٹھ تِکیٛازِ تُہۍ چھُو رگیٛوٗلَر کَسٹٕمَر تۄہہِ گژھوٕ فٲیدَے یُن ہا آ کیٚنٛہہ چھُنہٕ تُہۍ ییٖزیٚو تہٕ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ نِیٖو اَصٕل پٲٹھۍ ٹھیٖک چھا یہِ تھاوٕ بہٕ تُہُنٛد یہِ وُچھِتھ اگر تُہۍ مےٚ پَتہٕ سایِز تہِ کٔرۍزیٚو تُہۍ مےٚ ٹٮ۪کسٹہٕ کُس کُس سایِز چھُو تۄہہِ کَرُن نا بہٕ تھاوہو تۄہہِ تِم ژھٲنڈِتھ تہٕ تُہۍ ییٚمہِ ساتہٕ یِیِو تُہۍ چھُو پَتہٕ تُلنٕے یوٚت پیمٮ۪نٛٹ کَرٕنۍ تُلٕنۍ ٹھیٖک چھا چلو ڈِسکاوُنٛٹ دِمہو تۄہہِ باقٕے کیٚنٛہہ چھُنہٕ لگ بگ گٔژھوٕ تۄہہِ وُہ پٔرسَنٹ تانۍ ڈِسکاوُنٛٹ باقیَن چھِ أسۍ دِوان یِہےَ باہ تٕرٛواہ پٔرسَنٛٹ تۅہہِ دِمہو وُہ پٔرسَنٹ تِکیٛازِ تُہۍ چھُو رگیٛوٗلَر کَسٹٕمَر ٹھیٖک چھِ حظ چلو چلو شُکریہ شُکریہ سلام علیکُم